سانہٕ کٔشیٖر منٛز ییٚلہِ نوٚو بچہٕ زٮ۪وان چھ تٔمِس چھِ یِوان گۄڈنیٚتھٕے بانگ دِنہٕ پتہٕ چھِ کینٛژِ دُہۍ تٔمِس یِوان زرٕ کاسنٛہٕ یتھ منٛز تٔمۍ سُنٛد مس چھِ ژھنان سورٕے کٲسِتھ تمہِ پتہٕ چھِ یِوان بییٚہِ کینٛہہ دۄہ ترٲیتھ تٔمِس دویِم دویمہِ وِلہِ تہِ مس کاسنہٕ پتہ چھُ یِوان سُہ بیہناونہٕ یہِ چھِ واریاہ خوشی ہنٛز کتھ آسان اتھ منٛز چھُ وازوان تہِ بناونہٕ یِوان تہٕ تیٚمہِ پتہٕ چھُ سُہ بوٚڑ گژھان ییٚلہِ سُہ پننٮ۪ن قدمن پٮ۪ٹھ چھُ ہٮ۪وان پکن تٔمِس چھِ یِوان کوٚٹھۍ ژَچہِ کرنہٕ تاکہِ سُہ چھُ پکان برونٛٹھ کُن پتہٕ اصٕل